اَرتٲجی ترٛےٚ ہَتھ تہٕ شُوَنزاہ زٕتووُہ شَٮ۪تھ اَٹھووُہ دہ ساس ژور ہَتھ تہٕ تیٚیہ ترٕٛہ ستٲجی ساس پانٛژھ ہَتھ تہٕ شَتوُہ تِرٛہٲٹھ ساس ترٛےٚ ہَتھ تہٕ دہ